مےٚ کَرے اوترٕ پٔتمہِ لَٹہِ مِنترٛا کَمپٔنی پٮ۪ٹھ چَپٕنۍ آرڈَر پَتہٕ وٲژ مےٚ سۄ گَرٕ مگر سۄ ٲسۍ توتہِ ٹھیٖک مطلب کَلَر اوسُس چاکلیٹ کَلَر لَنجہٕ تہِ آسَس ٹھیٖک مطلب ٹھیٖک ٲس اَصٕل ٲس سُہ پَتہٕ کوٚر مےٚ تمہِ پَتہٕ پَننہِ بٲیِس فون دوٚپَس اِتھ کٔنیٚتھ چھُ مِنترٛا پٮ۪ٹھ سیل لٔگِتھ اَتہِ چھِ تھوڑا سَستے پَہمَتھ مگر یِم پرٛوڈَکٹ چھی یِم چھِ واریاہ اَصٕل پَتہٕ کوٚر تٔمۍ تہِ آرڈَر تہٕ تٔمِس تہِ آیہِ سۄ پَتہٕ سۄ چَپٕنۍ تٔمۍ تہِ کٔر مطلَب تٔمۍ کٔر موہنی سٕنٛز آرڈَر مےٚ ٲسۍ کٔرمٕژ زَنہِ سٕنٛز آرڈَر گوٚو مےٚ تہِ ٲس اَصٕل پَتہٕ ییٚلہِ سُہ بٲیِس آیہِ تٔمِس تہِ ٲس واریاہ اَصٕل یُس یہِ پرٛوڈَکٹ اوٚن اَسہِ گَرٕ گوٚو مےٚ مےٚ باسٚیو واریاہ یہِ ٲس واریاہ اَصٕل یہِ چَپٕنۍ پرٛوڈَکٹ